ہیٚلو اَسلامُ علیکُم تُہۍ چھِوا ٹھیٖکٕے آ تُہۍ کٕم چھِو اَہن حظ اَسہِ چھُ بُٹیٖک اَسہِ چھُ ییٚتہِ واریاہ ڈِزایِن تہِ آسان تہٕ تۄہہِ چھوا یہِ سوٗٹ ضروٗرت ییٚتہِ آ اَسہِ چھِ ییٚتہِ واریاہ ڈِزایِن اَسہِ چھِ ییٚتہِ ٹٔرکِش ڈِزاین اَسہِ ییٚتہِ پاکِستانی ڈِزایِن اَسہِ چھِ ییٚتہِ عربی تُہۍ ہیٚکِو یِتھ تُہۍ ہیٚکِو آف لاِین ییٚتہِ شاپِنٛگ کٔرِتھ اَسہِ چھِ واریاہ اَصٕل ڈِزایِن ییٚتہِ آسان آ أسۍ چھِ آن لاین تہِ ڈیلؤری کَران بیٚیہِ چھِ أسۍ آن لاینَس پٮ۪ٹھ ڈِسکاوُنٛٹ تہِ دِوان آ تُہۍ ہیکِو آن لایِن تہِ شاپِنٛگ کٔرِتھ اگر تُہُنٛد مَن گژھِ تہٕ تُہۍ ہیٚکِو آف لاین تہِ کٔرِتھ آف لاین پٲٹھۍ ہیٚکِو تُہۍ واریاہ زیادٕ ڈِزایِن وُچھِتھ أچھن برٛونٛٹھ کَنہِ تہٕ آن لاینَس منٛز چھِنہٕ تیٖتیٛاہ مطلب وُچھان اِنسان ڈِزایِن کۭتیٛاہ چھِ آ أسۍ حظ چھِ تۄہہِ ہیٚکِو تُہۍ کالٹی وُچھِتھ کَلَر وُچھِتھ ٹٮ۪کسچَر وُچھِتھ مطلب سون آ أسۍ کِتھٕ کٔنۍ چھِ بَناوان تِتہِ ہیٚکِو تُہۍ اَسہِ برٛونٛہہ کَنہِ وُچھِتھ تہٕ آ واریاہ زیادٕ اَصٕل چھِ ڈِزایِن برٛونٛٹھٕ کَنہِ أسۍ وُچھان تَوَے ووٚنوٕ مےٚ تِتھٕ کٔنۍ تہِ چھِ کَنسیشَن گژھان آ آ آ اَسہِ چھِ ییٚتہِ آسان تہٕ تُہۍ یی زیٚو تُہۍ کٔرۍزیٚو ٹرٛاے تُہۍ ییٖزیو آف لاِن یور تہٕ اَدٕ حظ تُلِو اَدٕ حظ تُلِو اَسلامُ علیکُم